ساروی کھۄتہٕ مین ایٚجوکیشنَل اِنسٹِٹوشن یُس أسۍ گۄڈٕتھٕے کَتھ کرو أسۍ کرو گۄڈٕنیتھٕے کالج ییٚتہِ چھ ڈِسٹرکٹ کالج اسہِ ساروٕے کھۄتہٕ بوٚڑ یِوان ماننہٕ گاندربل کالج ییٚتہِ ہر کانٛہہ کورس چھ ایٚولیبٕل یَتھ منٛز چاہے میڈِکلس منٛز کرو چاہے آرٹسس منٛز کرو چاہے کُنہِ تہِ منٛز سَبجیٚکٹن منٛز کرو تمِکۍ کورس چھ تَتھ منٛز ایٚولیبٕل اَسہِ چھِنہٕ ییٚتہِ میڈِکل کالج خٲطرٕ الگ یہِ اَسہِ چھُ اَکُے کالج یَتھ منٛز دوٚشوے چھِ میڈِکلٕز اینٛڈ یہِ آرٹٕس ینورسٹی ساروی کھۄتہٕ بٔڑ چھِ ییٚتہِ سینٹرل ینورسٹی ییٚتہِ ساروی کھۄتہٕ اَصٕل کورسِز ییٚتہِ بہتٔریٖن کورسِز چھِ یِوان ماننہٕ دوٚیِم ییٚتہِ ساروی کھۄتہٕ بوٚڑ یُس کالج چھِ یِوان ماننہٕ سُہ چھُ یِوان فِزِکل کالج ماننہٕ ییٚتہِ بی پی ایڈ کران چھِ أسۍ ایم پی ایڈ کران چھِ کیازِ کہِ لُکن چھِ پیٚوان لُکن ہِندۍ یِم تہِ ضروٗرت چھِ تِم چھِ گژھان ییٚتہِ پوٗرٕ واریاہو ڈِسٹرکو پٮ۪ٹھ چھِ یِوان ییٚتہِ واریاہ سِٹوٗڈنٹٕس یِم پَنُن ہر کانٛہہ کورس چھِ ییٚتہِ کران تِم چھِ موسٹ پرٛفر کران کہِ أسۍ گژھو گاندربل ییٚتہِ چھُ ہر کانٛہہ کورس تَمہِ خٲطرٕ چھُ ییٚتہِ لُکن چھِ تَمِچ سہوٗلیت واریاہ زیادٕ دوٚیُم کرو أسۍ ییٚتہِ چھِ کیٚنٛہہ سکوٗلٕز واریاہ یِم پراویٹ سکوٗلٕز چھِ لُکھ چھِنہٕ ہیٚکان ایفٲڈ کٔرِتھ بَچن خٲطرٕ فیس کِہینۍ کیازِ کہِ تِم چھِ واریاہ زیادٕ فِی تھاوان ییٚتہِ کیازِ کہِ تِمن تِمن خٲطرٕ چھُنہٕ سکوٗل ہیٚکان پرٛفر کِہینۍ تہِ کٔرِتھ باقٕے یِم تہِ ییٚتہِ کالج چھِ فِزِکل کالج چھِ ییٚتہِ اِنجینٔرِنگ کالج اَگر أسۍ وُچھو ییٚتہِ پالِٹیٚکنِک کَرناوان چھِ آ یوتتھ تام میٚون وَنُن چھُ ییٚتہِ چھِ ہر کانٛہہ کالج ہر کانٛہہ ینورسٹی ہر کانٛہہ اِنجینٔرِنگ ٹیکنشہِ ٹیکنِکل کالج یُس لُکن خٲطرٕ بیٚنِفٹ چھُ واتناوان تَمہِ خٲطرٕ چھِ أسۍ واریاہ زیادٕ شُکرِ